ہیٚلو اسلامُ علیکُم میٚڈَم جی تُہی چھِو حظ آشا علی ایٚکیڈٕمی پٮ۪ٹھ تُہُۍ کٕم تُہۍ چھِو حظ ٹیٖچر تَتہِ آ میٚڈَم جی اسہِ حظ اوس بَچَس کَرُن ایڈمِشٮ۪ن کَلاس فِفتَس منٛز حظ آ ٲسۍ چھِ کٮ۪لَم پٮ۪ٹھٕ تہٕ عرٕض چھُ اسہِ اوس وۄنۍ یہِ کَرُن معلوٗم اتہِ کیٛاہ چھُ فیٖس ویٖس حظ اہن حظ آ ژوٚر ساس حٲز اَتھ منٛز کوٗتاہ آسہِ گاڑِ فیٖس حٲز تہٕ ٹِیوٗشَن فیٖس کوٗتاہ آسہِ اچھا ٹھیٖک گوٚو وۄنۍ چھُ مےٚ عرٕض تۄہہِ کٕم کٕم سَبجیٚکٹ حظ چھِو تھٲمٕتۍ اتہِ سَکوٗلَس منٛز اسہِ حظ چھُ عرٕض یِتھ کٲٹھۍ حٲز میٚڈَم کہِ یُس میٖڈیَم آف اِنَسٹرٛکشَن زَبان کیٛاہ چھِو تُہُۍ بَچَس سۭتۍ کَتھ باتھ کِتھ کٲٹھۍ چھِو کَران حٲز تُہُۍ بَچَس سۭتۍ اچھا اچھا اِنٛگلِش حٲز بَڈٮ۪ن کلاسَن یہِ گوٚو بڑٕ جان وۄنۍ چھَ اَتھ خٲطرٕ اسہِ چھَ فارمیٚلٹۍ أمِس چھَ ایکزام ویکزام دِیُن بَچَن کینٛہہ اِمتِحانہ وِمتِحانہ کینٛہہ کِنہٕ ڈریٚکٹہٕ چھِو تُہُۍ ایڈمِشن دِوان حظ گوٚو اچھا اچھا اچھا گوٚو ٹھیٖک حٕٲز وَنۍ چھُ عرٕض بیٚیہِ حظ کاغَز واغَز کیا چھِ اسہِ اَنٕنۍ اورٕ سۭتۍ اَتھ مہ حٲز گوٚژھ آسُن اَدہار کارڈ یا بیٚیہِ کینٛہہ سۭتۍ اچھا وَنۍ چھُ عرٕض وَنۍ کَر یِمو أس ییٚمہِ ژٕندٕروارِ یِموٕ حٕٲز بَچہٕ ہٮ۪تھ اچھا چَلو بہتَر حٲز ٹھیٖک چھُ چَلو